یِم شہری اَخبار چھِ یِوان کَڑنہٕ تِمن پٮ۪ٹھ چھےٚ نہٕ نِؤز آسان اَصٕل پٲٹھۍ چھٲپَتھ کِہینۍ یِم نِوزٕ تِمن چھاپَنہِ پَزن تِم چھِ تَتھ ۂٹِتھ بدل بدل نِوزٕ آسان تتھ پٮ۪ٹھ چھاپان غریٖبن ہُند یِمن لُکن مددتہِ ہُند چھُ آسان ضروٗرت تَتھ پٮ۪ٹھ چھُ نہٕ تَمیُک کٕہینۍ تہِ قٕصہٕ آسان لٮ۪کھِتھ تہٕ تِم چھِ آسان صرف سِیاست دانن ہُند سِیاست دانن ہٕنز ترقی سِیاست دانن ہٕنز زندگی تَتھ پٮ۪ٹھ لٮ۪کھان تہٕ عام لُکن کُن چھُ نہٕ کٕہینۍ سَنان عام لُکن یِم پریشٲنی یِم مُشکِلات درپیش چھِ یِوان تِمن چھُ نہٕ کٕہینۍ تہِ اخبارن پٮ۪ٹھ واتناوان مثلاً آب چھُ نہٕ آسان عام لُکن تام واتنان کِہینۍ سَڑکہٕ چھےٚ نہٕ آسان صحیح پٲٹھۍ بَنٲیِتھ کِہینۍ تِمن ہُند مدد چھُ نہٕ کٕہینۍ کَران بٔلۍ کہِ چھِ تَتھ ۂٹِتھ باقٕے چیٖز یِوان اخبارن پٮ۪ٹھ تراونہٕ یِمن ہٕنز ضروٗرت چھِ نہٕ آسان کُنے جایہِ